ٹؠکنالجی منز ہسا چھُ وٕنہِ تہِ موبایِل یِوان ییٚمہِ موبایلہٕ سۭتۍ أسۍ اَکہِ جایہِ پؠٹھ ہٮ۪کان بیٚکِس جایہِ تانۍ کَتھ واتنٲوِتھ موبایلَن ہسا دِژ اَسہِ واریاہ آسٲنی أسۍ چھ ہؠکان کٲنٛسہِ تہِ فون کٔرِتھ تہٕ سُہ چھُ اَسہِ پَننہِ جایہِ ہُنٛد وَنان بہٕ کَتنَس چھُس ییٚمہِ موبایلہٕ پؠٹھ ہسا ہؠکو أسۍ واریاہ چیٖز وٕچھِتھ یا پٔرِتھ ہؠکان سَبق اَتھ پؠٹھ ہسا چھُ واریاہ فٲیدٕ اِتھ پٲٹھۍ أسۍ سَبق پَران چھ یا اسہِ آسہِ میپ کُنہِ جایہِ آسہِ اسہِ گَژھُن اسہِ آسہِ نہٕ سۄ وَتھ پاے أسۍ ہؠکو میپ کہِ تھروٗ سُہ وَتھ وٕچھِتھ تہٕ بیٚیہِ ہسا ہؠکو أسۍ اَتھ پؠٹھ واریاہ کینٛہہ ہیٚچھِتھ مطلب اسہِ چھنہٕ تَگان سِیُن رَنُن کینٛہہ اتھ پٮ۪ٹھ ہؠکو أسۍ یوٗٹیوٗب پؠٹھ ہیٚچھو أسۍ یوٗٹیوٗب پٮ۪ٹھ ہٮ۪چھو أسۍ سِیُن رٔنِتھ موبایلہٕ سۭتۍ ہسا گٔے اَسہِ واریاہ فٲیدٕ امہِ سۭتۍ ہسا چھ أسۍ سَبق ہٮ۪کان پٔرِتھ اَتھ پؠٹھ تہٕ بیٚیہِ ہسا چھُ أسۍ یہِ اَکہِ جایہِ پؠٹھ بیٚکِس جایہِ ہٕنز کَتھ واتاناوان ییٚمہِ سۭتۍ أسۍ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ سۄ کتھ کران پننس یا أسۍ ہٮ۪کو نہٕ کٲنٛسہِ رِشتہٕ دار سُند گٔژھِتھ کہیٖنٛۍ جلدٕے منٛز أسۍ چھ پَتہٕ فون تٔمِس کَران تہٕ پرژھان چھِس خَبَر اَتر ژٕ چھُکھا ٹھیٖک کیاہ چھُو کَران ییٚمہِ سۭتۍ موبایلہٕ سۭتۍ ہسا چھُ واریاہ یا کار ییٚمہِ جایہِ پٮ۪ٹھ اَکہِ جایہِ اَسہِ ہسا اوس برٛونٛہہ کالہِ واریاہ ٹایِم لَگان پیدَل پَکان پکان پَتہٕ ییٚلہِ ٹؠکنالوجی منز کار کٔرٕکھ ایٖجاد تہٕ امہِ سۭتۍ ہسا گٔیہِ اَسہِ دوٗرکِنۍ جایَن دوٗر جاٮ۪ن ہسا چھ أسۍ جلدٕے واتان تہٕ یا پننٮ۪ن رِشتہٕ دارَن ہُند چھ جلدٕے واتان سکوٗل چھِ جلدٕے واتان یا آفِس چھ أسۍ جلدٕے واتان تہٕ کُنہِ تہِ جایہِ چھ ہؠکان أسۍ جلدٕے وٲتِتھ